وَعلیکُم اَسَلام اَلحَمدُاللہ تُہۍ کٔم حظ اچھا اچھا بِلکُل بِلکُل کون سی دوا اچھا اچھا بِلکُل میلہِ آ بِلکُل میلہِ تُہۍ کتہِ پیٚٹھ چھُو یُن کَتہِ پیٚٹھ چھُو تۅہہِ یُن یہِ چھُ وِلگوم ٹھیٖک چھُ وُنکیٚن ہیٚکِو نہٕ تُہۍ یِتھٕ کٔنۍ وُنکیٚس چھُ آل ریڈی لیٚٹ گوٚمُت وُنکیٚن چھُ شاپ کُلوٗز گژھن وول ٹھیٖک چھا تُہۍ ہیٚکِو یِتھ کُنہِ ساتہٕ تہٕ فرٛایڈے آ سَنڈے فرٛایڈے اور سَنٛڈے بَغٲر ٹھیٖک چھا فرٛایڈے سَنٛڈے چھِ آسان شاپ بنٛد باقین دۅہن ہیٚکِو تُہۍ یِتھ مَگر ٹایم چھُ آسان صُبحس نَو بجے ساڑٕ نَو ٹُو ساڑٕ ژور ٹھیٖک چھا آ وۅنۍ چھُ آسان مَنٛڈے یوت چھُ آسان اتھ صُبحس ٲٹھ بَجے پیٚٹھن بَرابَر شےٚ بَجے تام ٹھیٖک یِمَن دۅہن منٛز ہیٚکِو تُہۍ کُنہِ ساتہٕ تہِ ییٚمہِ ساتہٕ تہِ ضروٗرت باسوٕ تُہۍ ہیٚکِو تَمہِ ساتہٕ یِتھ کِہیٖنٛۍ تہٕ مَسلے چھُنہٕ پتہٕ کُس دۅہ لَگوٕ تۅہہِ کُس دوا ووٚنیوٕ بیٚیہِ اکہِ پھِرَِ ؤنِو تُہۍ اَسہِ زیٖروٗ فور پیٚرسٹٕمال ٹھیٖک بیٚیہِ کیٛاہ وَنیوٕ پین کِلر چھا ٹیبلِٹ کِنہٕ ٹھیٖک چھا اچھا ٹیبلِٹ بیٚیہِ چھا کیٚنٛہہ تیٚلہِ تھاوہو تۅہہِ بہٕ یہِ بَناوِتھ تُہۍ کَرِ یِیِو چَلو چَلو کیٚنٛہہ چھُنہٕ تُہۍ أنۍ زیٚو تَمہِ ساتہٕ لیٖکھِتھ کیٛاہ آسہِ تہٕ کٕہیٖنٛۍ چھُنہٕ فِکرٹھیٖک چھا چَلو چَلو ٹھیٖک حظ چھُ وَعلیکُم اَسلام